اسلام علیکُم وَرحمتہ اللہِ وَبرکاتہ تُہۍ ہیٚکِو وٕچھِتھ یَپٲرۍ سرینگر ایریاہس چھِ مُنسپل کارپریشَن یِم چھِ صُبحٲے وۄتھان کَران صفٲیی مگر تِژھ صفٲیی چھَنہٕ آسان یَپٲرۍ نالیٚن والیٚن کٔرِتھ کِہیٖنۍ ڈرٛینَن وینَن چھنہٕ آسان صاف صفٲیی کٔرِتھ کِہیٖنۍ کیٛازِ یَپٲرۍ یِم چھِنہٕ دیان دِوان کِہیٖنۍ بیٚیہِ ڈٮ۪سٹٕبِن چھِ آسان ہمیشہِ فُل یِمَن پَزَن یِم ڈیلی ڈیلی تُلٕنۍ یِم ڈٮشٹٕبِن کَرٕنۍ صاف بیٚیہِ یِم ڈرٛینیج سِسٹَم یِم اَپٲر یپٲرۍ چھِ ڈرٛینہٕ لٲگِتھ تِم چھِ پھٕچمَژ تَتھ کیٛاہ ہٮ۪کو اگر تَتھ منٛز خۄداے سُنٛد گوٚو کانٛہہ پَتہٕ کیٛاہ کَرو خۄدایے سُنٛد خۄدایَس اگر کَتھ منٛز گوٚوانٛہہ پَتہٕ کیٛاہ کَرو بیٚیہِ ہیٚکو تُہۍ وٕچھِتھ یَپٲرۍ یہِ پرابلِم أسۍ دۄہے کَران فیس یا بہٕس سکوٗل گژھان مےٚ چھِنہٕ بَنان سوگمُت کِہیٖنۍ بہٕ چھُس پَتہٕ کھسان لوکَل چھُس بہٕ یِوان پَے تیٚلہِ تہِ ہہٚکہِ یہِ ہیٚکہِ تُہۍ سالو کٔرِتھ یہِ پرٛابلِم اَمِچ مَطلب سومو وومو چھِ بیٚیہِ الیکٹرک آٹوٗ ایلیکٹرک آٹوٗ چھےٚ پَتہٕ انہِ کامَن ایریاہَن یورنِچ ضروٗرَتھ چھِ آسان گژھنٕچ کِہیٖنۍ تِم چھِنہٕ پَکان ہُپٲرۍ یَپٲرۍ کِہیٖنۍ بیٚیہِ یِم ہُم آٹوٗ وٲلۍ چھِ تِمَن گٔے پرٛابلِم بِچارَن اَمہِ سۭتۍ کیازِکہِ یِم اِلٮ۪کٹِرٛک آٹوٗ وٲلۍ چھِ ہیٚوان ہَتھ زٕ ہَتھ رۄپیہِ یور یہِ اِلیکٹرٛک آٹوٗ وٲلۍ چھِ ہٮ۪وان دہ وُہ رۄپیہِ یور تَتھ ہُم ٲسۍ ہٮ۪وان ہَتھ زٕ ہَتھ رۄپیہِ یور تَتھ تِم گٔے وۄنۍ بے روزگار بِچٲرۍ کیٛازِکہِ تِن چھِ پیٹرولُک خرچہِ پٮ۪ٹرولُک خرچہِ چھُ تمَن کَرُن کَڑُن آسان بیٚیہِ گرٕ خَرچہٕ آسانَ کڑُن تِم گٔے بےٚ روزگارس گورمینٹَس پَزِ اَتھ پٮ۪ٹھ ایٚکش دیُن یِم ایلکٹرک آٹوٗ گٔے لَگٕنۍ گام ایریاہَن منٛز بیٚیہِ ہیٚکِو تُہۍ یہِ وٕچھِتھ یِمَن بَڈگام ایریاہَن منٛز چھِ یِم آمٕتۍ ریلوے ویلوے سرینَگرَس چھَنہٕ اَکھ تہِ ریلوے پَکان کِہیٖنۍ یِمَن پَزِ اَتھ اَتھ پزِ تہِ اَتھ پٮ۪ٹھ تہِ پَزِ یِممَن غور کَرُن کہِ سرینَگرَس چھَنہٕ اَکھ ریلوے تہِ پَکان کِہیٖنۍ ریلوے ریلوے گٔژھٕ یَپٲرۍ آسٕنۍ ضٔروٗری پَکان کیاز کہِ ریلوے ریلوے یۄس چھِ سۄ چھِ کامَن بیٚیہِ ہیٚکِو تُہۍ یَتھ منٛز غور کٔرِتھ کہِ ڈرٛنیج سِسٹَم چھُنہٕ یَپٲرۍ اَصٕل کِہیٖنۍ تُہۍ ہیٚکِو درگاہ چڑایہِ وٕچھِتھ اَپٲرۍ چھِ آسان سُہ مُشُک یِوان اِنسان چھِ اِنسان چھُ کٕنان مان سٕنٛد پَنُن پان مٲرِتھ تِکیٛازِ تَتھ چھِ آسان واریاہ مُشک یِوان یِمَن پَزِ تَتھ پٮ۪ٹھ تہِ اٮ۪کشَن نیُن گورمٮ۪نٛٹَس گورمنٛٹ گورمنٹ چھُنہٕ یپٲرۍ دھیان دِوان زیادٕ سرینَگرَس کِہیٖنۍ بٔلۍ چھِ یہِ سٕماٹ سِٹی لا لال چوکو چھِ آسان دۄہ ییٚلہِ روٗد پیٚون چھُ پیوان تَپٲرۍ چھُ آسان آب ڈرٛینَن چھُ آسان آب کھوٚتمُت تِکیٛازِ یَتھ یہِ ڈرٛینیج سِسٹَم چھُنہٕ زیادٕ دِوان دیان دِوان کِہیٖنۍ گورمٮ۪نٛٹ چھِ صرف پۅنٛسہٕ لگان مگر سُہ پۅنٛسہٕ چھِ آبَس سۭتۍ گژھان بیٚیہِ لال چوک بَنوُکھ فٔضوٗلَس منٛز یہِ کیٛاہ اَتھ ناو سماٹ سٹی کامے سماٹ سِٹی تَتھ چھُ آسان آب دۄہلی کھوٚتمُت مطلب کہِ یَتھ منٛز آب دۄہلی چھِ آسان کھوٚتمُت سۄ کۄس سٕماٹ سِٹی گٔے یَتھ منٛز ڈرٛینیج سِسٹَم چھِ سۄ کۄس سٕماٹ سِٹی گٔے تُہۍ ہیٚکِو بیٚیہِ کیٛاہ چھِ اَتھ ناو یَپٲرۍ یہِ کیٛاہ چھِ اَتھ ونان درگاہ ایریا کِنۍ اَتہِ چھِ منٛزباگ سڑکہِ آسان ژھۄٹھ مطلب کہِ یہِ کٛاہ گوٚو منٛزٕ سڑکہِ ژھۄٹھ یِمَن پزِ نہٕ اَتین ڈسٹبِن اَکھ تھاوُن بوٚڑ کِہیٖنۍ یِم چھِنہٕ تھاوان سُہ کِہیٖنۍ یِم چھِ پونٛسہٕ بَچاوان مُنسپٕل کاپریشَن وٲلۍ مُنسپٕل کاپریشَن وٲلۍ چھِ کیٛاہ چھِ اَتھ ناو پانسٕے پانسٕے کَران یِم تَتھ پونٛسہٕ کھٮ۪وان بیٚیہِ کَران کیٛاہ تانۍ کیٛاہ تانۍ بیٚیہِ یِم سٕماٹ میٖٹَر یِم لٲگِکھ مےٚ ؤنۍتو اَمیُک مطلب کہِ یُس ییٚمِس بِچٲرِس ساس رۄپیہِ اوس بِل یِوان تٔمِس چھِ آز یِوان ژَتجی ساس رۄپیہِ بِل سُہ بِچار کیٛاہ کَرِ سُہ پَکنایکھ گَرٕ کِنہٕ سُہ کیٛاہ کَرِ ییمِس بچٲرِس سہ ہَتھ رۄپیہِ زٕ ہَتھ رۄپیہِ ٲسۍ یِوان تٔمِس چھِ یِوان دہ دَہ ساس بِل الیکٹِرک بِل مےٚ ؤنۍ تو سُہ بچار کیٛاہ کَرِ سُہ سنیا گَر آسہِ ڈوٹھ کیٛاہ چھِ اتھ ناو یِم ژُرٕ لَنجہِ ٲسۍ بِچٲرۍ ترٛاوان تِمَن تہِ کوٚرکھ ٹھاک یِم تِم ہٮ۪کۍ نہٕ وۄنۍ بِچٲرۍ کٔرِتھ کِہیٖنۍ یِم ہیٖٹر ٲسۍ گَرِ ٲسۍ رَلان تِم تہِ ہیٚکَن نہٕ تِم زٲلِتھ کِہیٖنۍ کیٛاہ چھِ اَتھ ناوان ہیٖٹر ییٚلہِ ہیٖٹَر چھِ آسان موسٹ اِمپاٹَنٛٹ پاٹ کٔشیٖرِ ہُنٛد کیازِ کہِ وَنٛدَس چھِ بُلاور وُلاوَر زالان تَمہِ سۭتۍ چھِ ہیٖٹر گژھان گَرِ وۄنۍ چھِنہٕ ییٚلہِ بِجلی بِلٕے یہِ بٕلاوَر سۭتۍ فٲیِدٕ کینٛہہ بٕلاوَر زالنُکھ وۄنۍ چھِ اَسہِ کَلچَرٕے ییٚلہِ کٔشیٖرِ کانٛگرِ أسۍ زالو کانٛگرٕ بیٚیہِ کیٛاہ چھِ اتھ ناو بیٚیہِ چھِ یِم اِلیکٹرٛک پول یِمَن گٔے میٲنۍ وٲنٛس یِم چھِ سِمٹوٗ پول یِمو ییٚتہِ تھٲیمٕتۍ درگاہَس منٛز یِمَن پَزَن یِم اِلیکٹِرٛک پول اَنٕنۍ زیادٕ سے زیادٕ لَگَن رٮ۪تھ اَکھ لَگہِ یِمَن رٮ۪تھ تہِ گٔے ہَفتہٕ زٕ لَگَن یِمَن یِم پول کھڑا کھڈَس تہِ چھِنہٕ یِم کَران کِہیٖنۍ بیٚیہِ کیاہ چھِ اَتھ ناو نا نالہِ حظ وُچھِو تُہۍ یپٲرۍ رُدٕ پیوٗنت چھُ آسان پٮنٕے ییٚتہِ چھُ آسان سہلاب آمُت یِمن نالٮ۪ن وۄنۍ تُہۍ کۄس سٕماٹ سِٹی گٔے یِمَن نالٮ۪ن کھسہِ دۄہلے آب مےٚ ؤنِو یہِ کۄس سٕماٹ سِٹی گٔے ڈرٛینہٕ وٕچھو تُہۍ یَپٲرۍ درگاہ کِنۍ لالچوک کِنۍ کُنہِ کِنۍ وٕچھو تُہۍ ڈرٛینہٕ کیاہ کَرو أسۍ یَپٲرۍ بیٚیہِ کیاہ چھِ اَتھ ناو یپٲرۍ چھِنہٕ درگاہ کِنۍ چھنہٕ کِرکٹ فیسلٹی چھَنہٕ یپٲرۍ کہیٖنۍ یپٲرۍ چھِنہٕ گراونٛڈے کانہہ یَتھ منٛز أسۍ کرکَٹ ہٮ۪کو گِندتھ اَسہِ چھِ پٮ۪وان دوٗر دوٗر کھَسُن کِرکٹ گِنٛدنہِ یِمن کیٛاہ ہٮ۪کو أۍ کٔرِتھ گورمنٛٹ ٲس أسۍ یہِ أپیٖل کَران یپٲرۍ تھٲیِوِ کرکٹ گرٛاوُنٛڈ اَکھ یَتھ سۭتۍ ہٮ۪کو أسۍ یَتھ سۭتۍ یہِ أسۍ ہٮ۪کو گِنٛدِتھ ییٚتِکۍ شُرۍ لَگن نہٕ ڈرٛگزَس وگزَس کِہیٖنۍ تِم گِنٛدن کِرکَٹ روزان فِٹ